یُس اَسہِ یہِ سٲنِس ہِندوستانٕچ میٖڈیا چھِ یہِ ہسا چھِ خراب تہِ اَصٕل تہِ بہٕ وَنمو تۄہہِ اکھ چیٖز اَجہِ میٖڈیا چینلہٕ ٲسۍ تِم آسان یِم خٲلی اَپزِی نِؤز چھِ وَنان اَلبتہٕ بٲقٕے چینلہٕ چھِ یِتھٕ کٔنۍ این ڈی ٹی وی وَنو أسۍ بدل بدل چھِ تِم چھِ حٔقیٖقت وَنان تِم چھِ اَصلی نِؤز وَنان اَجہِ چینلہٕ چھِ آسان فیک اَجہِ چینلہٕ چھِ آسان اَصلی بہٕ وَنہو تۄہہِ یِم چھِ واریاہ زیادٕ مدتھ کران لوٗکن کیٛازِ کہِ یِم یِم خبرٕ چھِ وَنان یِم چھِ حٔقیٖقت وَنان یِم چھِ پوٚز وَنان اَمہِ سۭتۍ چھِ اَسہِ واریاہ زیادٕ مدتھ میلان کہِ یِتُھے أسۍ خبرٕ چھِ بوزان یِم اَخبار چھِ فیمَس مَشہوٗر اَخبار چھُ کیٚنٛہہ اَخبار چھِ تَتھ منٛز گرٛیٹر کَشمیٖر چھُ خٔدمَتھ چھُ ہِنٛدوستان ٹایمٔز چھُ نیو ایجنسی گٔلوبُل چھِ یِم چھِ کیٚنٛہہ فیمَس اَخبار بیٚیہِ یِم چینلہٕ چھِ نِؤز چینلہٕ چھِ این ڈی ٹی وی چھُ یوٗ این نیشنل نِؤز سینٛٹر چھُ اَلجٔزیٖرا چھُ یِم چینلہٕ چھِ واریاہ زیادٕ فیمَس بیٚیہِ چھُ یِمَن ہُنٛد مےٚ پَے بیٚیہِ چھِ یِم الجٔزیٖرا چھِ یہِ چھُ بیٚیہِ یِم پوٚز پوٚز وَنان یِم چھِنہٕ اَپُز وَنان کِہیٖںٛۍ تہِ